میون ساروی کھۄتہٕ یُس پَسندیٖدہ موسَم چھُ سُہ چھُ بَہارُک موسَم یُس مارچَس منٛز چھُ گژھان سٔٹاٹ اَپریل مے یَس تام چھُ آسان سُہ موسَم چھُ مےٚ ساروی کھۄتہٕ پَسند تِکیازِ تَتھ منٛز چھُ آسان سَبزارٕے سَبزار چھُ آسان ژورو طرفَو خۄش چھُ گژھان اِنسانَس بیٚیہِ چھُ سَبزار چھُ مےٚ زیادٕ پَہمَتھ پَسند تہٕ ژورو طرفو چھُ آسان سَنزارٕے یوٚت مےٚ چھُ واریاہ خۄش گژھان مطلب نَظرے چھَس آسان اَگر بہٕ سَبزار وٕچھٕ بہٕ چھَس تتھ نَظرے بیہوان اکھ سَبزار تہٕ آبو ہوا گوٚو مےٚ پَسند مےٚ چھُ یہِ خۄش گژھان بیٚیہِ چھُ آسان اَتھ منٛز ہوا تہِ چھُ آسان اَصٕل یِوان خۄشوُن ہوا خۄش چھُ سُہ گژھان ہواہ تازٕ ہوا چیوٚن سُہ تہِ چھُ گژھان گۄڈٕنیتھ سُہ تازٕ ہوا صاف ہوا تازٕ ہوا چھُ یِوان بیٚیہِ چھُ آسان سَبزار سٲلمِس سَجان چھُ سُہ سَبزار تیُتھ چھُ سُہ سَبٔز گژھان خۄش ییٚلہِ سُہ سَبزار چھِ أسۍ وٕچھان مےٚ چھُ بیٚیہِ چھُ اَتھ منٛز آسان پوش پھلان باغَن منٛز چھِ پوش آسان پارکَن منٛز چھِ پوش آسان خۄش چھُ گژھان اَمہِ سۭتۍ بَہارٕے بَہار چھُ آسان سَبزارٕے سَبزار چھُ آسان پوش باغ چھُ آسان تِم چھِ آسان پھَلان تِم پوش چھِ آسان زَن چھِ آسان تِم نَژان تِم پوش اَمے کَنۍ چھُ مےٚ یہِ موسَم یُس یہِ بَہارُک موسَم چھُ یہِ چھُ مےٚ واریاہ پَسند خۄش چھُ مےٚ گژھان اَتھ منٛز ساروی کھۄتہٕ پسند چھُ مےٚ یِہوے بِہارُک موسَم یُس ساروی کھۄتہٕ آبو ہوا یُس زَن چھُ تِم آسان اَمہِ دۄہ اَصٕل بیٚیہِ چھُ آسان یِہوے سَبزار سَبزٕے سَبٔز چھُ آسان سبزٕے سَبٕز چھُ آسان سَجان چھُ آسان یہِ پوش چھُ باغَن پھلان پھلے چھِ نیران کُلین چھِ پھُلے نیران سُہ پھُلے چھُ خۄش گژھان تِم باغَن ہنز سۄ پھُلے ژوٗنٹھ کُلین چھِ پھُلے نیران ٹَنگہٕ کُلین چھِ پھُلے نیران ژٔنن کُلین چھِ پھلے نیران یِمن میوٕ کُلین چھِ سۄ پھلے چھِ نیران اَتھ بَہارَس منٛز سَجان چھِ آسان کُلۍ زن چھُ آسان یہِ دُنیاہ زَن چھُ آسان پوشہٕ باغَو سۭتۍ بٔرِتھ ییمہِ ساتہٕ کُلین سۄ پھلے چھِ نیران سُہ بۄنہٕ چھُ باسان یہِ دُنیاہ پوشہٕ باغَو سۭتۍ یہِ بٔرِتھ تہٕ بیٚیہِ چھُ آسان سَبزارٕے سَبزار چھُ آسان سُہ پوشَن پوش تِم پوش کھسوٕنۍ پوش تہِ بیٚیہِ سَبزار چھُ واریاہ خۄش چھُ گژھان یہِ